تُہۍ ؤنِو سا مےٚ أکِس زَنان مٔہنِس تعلیٖم حٲصِل کَرٕنۍ کۭژہ چھِ ضروٗری اور ییٚلہِ تعلیٖم حٲصِل کَرٕنۍ اَمہِ سۭتۍ کوٗتاہ فٲیدٕ واتہِ سَماجَس أکِس زَنانہِ چھِ تعلیٖم کَرٕنۍ واریاہ ضروٗری تِکیازِ ییٚلہِ سۄ پَرِ تیٚلی پَرنایہِ سۄ پگہہ باقین پگہہ ہٮ۪کہِ سۄ پَنٕنٮ۪ن شُرین پَرنٲیِتھ آرام سان تِکیازِ خانٛدار چھُنہٕ ہمیشہ گرَس منٛز ایویلیبٕل آسان کینٛہہ سُہ چُھ بچور کامہِ گژھان یا ڈیوٗٹی گژھان ییٚلہِ ماجہِ چھُ آسان پوٚرمُت یہِ چھِ پگہہ پَنٕنٮ۪ن شُرین ہٮ۪کان آرام سان پرنٲیِتھ یَتھ گرَس منٛز چھُ تِژھ کانٛہہ پرابلِم گژھان سُہ ہٮ۪کہِ آرام سان وٕچھِتھ اَما یہِ اِنسان چھُ بٮ۪مار ییٚتٮ۪ھ چھُ یہِ دوا یہِ دوا ہٮ۪کہٕ بہٕ أمِس یِتھ پٲٹھۍ دِتھ تِکیازِ سُہ ہٮ۪کہِ تیلہِ ییٚلہِ اِنسان پَڑا لکھا چھُ اِنسان آسان سُہ ہٮ۪کہِ پگہہ کٲنٛسہِ ہٕنٛز جان تہِ بَچٲیِتھ تِکیازِ أکِس اَن پَڑ انسانس چھنہٕ تیٖژھ پَتہ آسان کیٚنٛہہ بیٚیہِ کورِ مٔہنوِس چھِ ساروٕے کھۄتہٕ زیادٕ ضروٗری پَرُن ییٚلہِ سُہ کورِ مٔہنیو پانہٕ پَرِ تیٚلی ہٮ۪کہِ سۄ پَگہہ باقین تہِ پرنٲیِتھ تیلی ہٮ۪کہِ سۄ کٲم کٔرِتھ سۄ ہٮ۪کہِ پَنٕنٮ۪ن شُرٮ۪ن اَصٕل تَربِیت دِتھ سۄ ہٮ۪کہِ پَنٕنٮ۪ن شُرین یِتھ پٲٹھۍ اَصٕل تَربیت دِتھ تِکیازِ ییٚلہِ سۄ تِمن وَنہِ اَصٕل کیاہ چھُ غلط کیاہ چھُ تیلی وَنہِ سۄے موج یِمن ییٚمۍ پوٚرمُت چھِ آسَان یۄس اَن پڑ موج چھِ آسان تٔمۍ سٕنٛزِ زَبٲنۍ چھِ نیران کُنہِ ساتن موٚکُر وۄکُر وٲڑ تہِ مگر یۄس یہِ پَڑا لِکھا موج چھِ آسان أمۍ سٕنٛزِ زَبٲنۍ چھنہٕ بِالکُلٕے تہِ غلط نیران زَہٕنۍ تہِ یہِ میٲنۍ میسیج چھِ ہر کانٛہہ کوٗر گژھِ ضروٗری تعلیٖم حٲصِل کَرٕنۍ اکھ گوٚو پانَس خٲطرٕ ضروٗری چھُ گۄڈٕ پانَس خٲطرٕ پتہٕ پگہہ یُس فیوٗچر چھ آسان تٔمۍ سٕنٛز شُرۍ چھِ آسان باقٕے چھِ آسن تِمن خٲطرٕ